ہیلو السلام علیکُم ورحمتُ اللہ تُہۍ چھِو حظ یِتھ پٲٹھۍ فِزا جان بہٕ حظ چھَس فاتمہ نبی مےٚ حظ ٲسۍ ضٔروٗرتھ یِم گِلاسہٕ چھِوا تۄہہِ گرِ مےٚ حظ چھِ مےٚ ہَسا ٲسۍ ڈَبہٕ زٕ ژور حظ ضوٚرَتھ کٕنۍ تُہۍ چھُوا یِم کٕنان یِم چھِ حظ وۄزٕلۍ کِنہٕ تھوڑا چھِ نیٖلی پَہم آچھا اچھا مےٚ ٲسۍ زٕ ژور مےٚ ٲسۍ زٕ ژور ہَتھ ڈَبہٕ ضوٚرَتھ حظ مےٚ ٲسۍ یِم اَنٕنۍ مٔلۍ مےٚ دوٚپ بہٕ اَنہٕ تۄہی نِش بہٕ حظ چھَس یِم باقٕین دُکاندارَن تہِ ترٛاوان آچھا ریٹ ریٹ ہَتھ تہٕ ڈۄڈ ہَتھ کَم ہیٚکہِ نہ کِہیٖنۍ گٔژھِتھ نَمَتھ نَمَتھ تام ہیٚکوا تُہۍ دِتھ یہِ أسۍ اَنوا اوٗرۍ گٲڑۍ کِنہٕ تُہۍ سوٗزِو اورَے یہِ کیٚنہہ چھُنہٕ حظ پَرواے بہٕ سوزہیونَے تُہۍ توٗ اوٗرۍ پَنُن بوے آٹوٗ ہٮ۪تھ تہٕ سُہ اَنہِ گۄڈٕ پانَے مَگر ریٹ چھو نَمَتھ ہہ

کالٹی چھےٚ ٹھیٖک سارنی

آچھا اَگر کالٹی اَسہِ ٹھیٖک درٛاے اَسہِ اَگر اَسہِ باسیو یِم چھِ ٹھیٖک أسۍ ہٮ۪کَو تیٚلہِ بیٚیہِ توہہِ نِش أسۍ اَنو تیٚلہِ بیٚیہِ ؤری تہِ تۄہی نِش یِم گِلاس سٲری ژور ہَتھ تھٲیزیو تیٚلہِ ہہ آچھا تُلِو اَلسلام عَلے